شُوپین ڈِسٹِرکَس منٛز یِم مُختلِف قٕسمَن ہٕنٛدۍ تہوار مناونہٕ چھِ یِوان تَتھ منٛز چھِ دیوالی ہولی عیٖد نوروز بیترِ یِوان تہٕ چھِ یِم لوکَل ٹریڈِشَنَن تہٕ بٔلیٖفَن رِفلیکٹہٕ کَران تہٕ چھِ رٕکھ اَمہِ سۭتۍ رَنٛگہٕ رَنٛگہٕ خۄش یوان نظرِ تہٕ چھُ آسان سورُے بازَر سجٲوِتھ تہٕ لُکھ چھِ آسان واریاہ زیادٕ خۄش